بہٕ ہٮ۪کہٕ اَصٕل پٲٹھۍ واضیحہ کٔرِتھ کہِ مےٚ اَنہِ پٔتۍمہِ اَکہِ ؤریہِ پَتہٕ پَنُن یُس مےٚ یہِ اٮ۪کٕسپیٖریَنٕس گٔیہِ یہِ روزِ مےٚ ہمیشہِ یاد تِکیٛازِ ییٚلہِ اَکہٕ وُہ مارٕچ زٕ ساس تہٕ زٕتووُہ چَلان اوس مےٚ کوٚر مٔدیٖنہ پَبلِک سکوٗل نوٗری پورَس منٛز جایِن یُس اَکھ پرٛیویٹ اِدارٕ چھِ تِکیٛازِ اَمہِ برونٛہہ اوس مےٚ بی اٮ۪ڈ کوٚرمُت تہٕ بی اٮ۪ڈَس منٛز تہِ ٲس مےٚ أکِس گورمٮ۪نٛٹ سکوٗلَس منٛز کٲم کٔرمٕژ یِتھ مےٚ ٹیٖچِنٛگ پرٛٮ۪کٹِس ٲس تَمہِ پَتَن یُتھُے مےٚ بی اٮ۪ڈ مۄکلوو کٔرِتھ پٔتۍمہِ اَکہِ پٔتمِس ؤرۍیَس مَنٛز گٔیَس بہٕ مٔدیٖنہ پَبلِک سکوٗلَس منٛز کوٚر مےٚ تَتہِ جایِن بحثیتِ اُستاد کٔر مےٚ تَتہِ جایِن تہٕ یُتھُے مےٚ جاین کوٚر مےٚ دِتُکھ تَتہِ اردو پَرناونہٕ خٲطرٕ مگر مےٚ مون نہٕ اردوٗ پَرناوُن کِہیٖنۍ تکیازِ مےٚ دوٚپ مےٚ دِیِو سا سُہ سَبجَکٹ ییٚمہِ سۭتۍ بہٕ اٮ۪وِیَر گَژھٕ ییٚمہِ سۭتۍ مےٚ پَتہ لَگہِ کہِ سون یُس سماج چھِ یا کٔشیٖر ہٕنٛز تَوٲریٖخ چھےٚ مےٚ لَگہِ سۄ اَصٕل پٲٹھۍ پَتہ تہٕ مےٚ کیٛاہ دِتُکھ تَتہِ مےٚ دِتُکھ تَتہِ پَرناونہٕ خٲطرٕ سوشَل ساینَس یُس مےٚ یعنی کہِ سوشَل ساینَس کوٚر مےٚ پانہٕ چوٗز مےٚ روٚٹ سُہ پانہٕ سوشَل ساینَس تِکیٛازِ یُتھُے مےٚ گۄڈنٮ۪تھ ہوٚک مےٚ ترٛیٚیِمہِ جَمٲژ سوشَل ساینَس یَتھ منٛز مےٚ تِمَن واریاہ سَبَق پَرنٲے مَثلاً مےٚ پوٚر تِمَن تَتھ مَنٛز پَرنو مےٚ تِمَن اَکھ سَبَق سیفٹی روٗلٕز أسۍ کِتھ کٔنۍ بَچاوو پَنُن پان أسۍ کِتھ کٔنۍ گَرِ کیٛاہ کَم کَم روٗل اَپ کَرو أسۍ فالو گَرِ کیٛاہ کیٛاہ طریٖق اَپناوو أسۍ یِمو سۭتۍ أسۍ حٲدثو نِش بَچو روڈَس پیٹھ کِتھ کٔنۍ پَکو أسۍ یا سکوٗلَس مَنٛز کِتھ کٔنۍ چھِ أکِس بَچَس روزُن سکوٗلَس منٛز کِتھ کٔنۍ پَزِ أکِس ٹیٖچرس روزُن تَتھ چَپٹَرَس منٛز یہِ تہِ مےٚ پوٚر سُہ چھُ مےٚ وُنِس تام اَصٕل پٲٹھۍ یاد تٔمۍ پَتہٕ دُِتُکھ مےٚ پانٛژھ ٲٹھ دۄہ گٔژھِتھ دِتُکھ مےٚ فور ژوٗرمہِ جَمٲژ تہِ سوشَل ساینَس تہٕ سوشَل ساینَسَس مَنٛز پَرنٲے مےٚ تِم اَکھ سَبَق کانسٹیوٗشَن تہٕ یعنی کہِ عٲییٖنَس مُتعلِق پَرنٲے مےٚ تَتہِ یِم جموں کَشمیٖرَس منٛز عٲییٖن چھُ یعنی کہِ مےٚ پَرنٲے تِم تَتھ سَبقَس منٛز کہِ سانہِ خٲطرٕ کۭتیٛاہ قونوٗن چھِ آمٕتۍ بَناونہٕ کانسٹوٗشَن سون عٲییٖن ہِندستانُک عٲییٖن کَر بَنووُکھ امہِ برونٛہہ ٲس نہٕ مےٚ ٹوٹلی پَتہ کِہیٖنۍ مگر یُتھُے مےٚ مٔدیٖنہ پَبلِک سکوٗلَس منٛز جایِن کوٚر مےٚ روٗد یہِ یادگار ہمیشہِ تِکیازِ مےٚ پرنٲو تِم ژوٗرمہِ جمٲژ سٕنٛدۍ بَچہِ تہٕ عاییٖنَس مُتعلِق ہِندونٛدُستانکِس عٲییٖنَس مُتعلِق تِکیٛازِ یُس تہٕ ہِندوُستانُک سِسٹَم چھُ اَتھ منٛز چھِ واریاہ قانوٗن ییٚتہِ اگر کانٛہہ مُجرِم چھِ کانٛہہ گۄناہ گار چھِ اگر اَکھ أکۍ سٕنٛد مذہَبَس أسۍ دخل اندٲزی کَرو اَسہِ چھُ تَتھ پٮ۪ٹھ تہِ جُرُم لَگان کانٛہہ نَتہٕ کانٛہہ اٮ۪کٹ چھِ اَسہِ تَتھ پٮ۪ٹھ لَگان یہِ تہِ پَرنٲے مےٚ تِم کہِ ییٚتہِ کۭتیٛاہ آٹِکَلٕز چھِ جموں کَشمیٖر کار بَنووُکھ یوٗنِیَن ٹیرِریٹٔری تہٕ یہِ تہِ پَرنٲے مےٚ تِم یوٗنِیَن ٹیرِٹری کیٛاہ گٔے تہٕ یہِ تہِ پَرنٲومَکھ تِم شُرۍ یُس یہِ تہِ مےٚ شُرۍ پَرنٲیمٕتۍ چھِ پٔتمِس أکِس ؤریَس منٛز تہِ چھِ مےٚ سورُے کیٚنٛہہ دٮ۪ماغَس منٛز سیو روٗدمُت تِکیٛازِ پٔتۍمہِ لَٹہِ اوس مےٚ ایٚگزام سُپَروایزَرَس اوس مےٚ اٮ۪س اٮ۪س بی یُک ایٚکزام تہٕ مےٚ پیوٚو نہٕ یُس ہَسا جَنرَل نالیج پورشَن چھِ سُہ پیوٚو نہٕ مےٚ پَرُن کِہیٖنۍ تکیٛازِ مےٚ اوس ہمیشہِ مےٚ اوس سکوٗل منٛز پوٚرمُت امہِ کہِ وجہ سۭتۍ اوس مےٚ سُہ زَبٲنی یاد روٗدمُت تہٕ پَتہٕ پوٚر نہٕ مےٚ سُہ کِہیٖنۍ تہٕ مےٚ گٔے واریاہ زیادٕ ایٚکسپیٖریَنس واریاہ زیادٕ ہیوٚچھ مےٚ تٔمہِ سکوٗل مَنٛز پٔتمہِ اَکہِ ؤری پٮ۪ٹھ چھِ مےٚ ونہِ اَصٕل پٲٹھۍ پَتہ تہٕ بہٕ ہٮ۪کہٕ کُنہِ تہِ کَلاسَس اَصٕل پٲٹھۍ پَرنٲیِتھ تکیازِ مےٚ گٔے واریاہ زیادٕ اٮ۪کٕسپیٖریَنٕس مٔدیٖنہ پَبلِک سکوٗل نوٗری پورہَس منٛز بیٚیہِ یُتھے مےٚ وۄںۍ جایِن تَتھ سکوٗلَس منٛز کوٚر مےٚ ووٚنُکھ ژٕ کیٛاہ ہٮ۪کَکھ پنٲوِتھ مےٚ ووٚن سوشَل ساینَس ہٮ۪کہٕ بہٕ پرنٲوِتھ بہٕ ہٮ۪کہٕ پرٛٮ۪تھ کینٛہہ کِتاب پَرنٲیِتھ تہٕ مےٚ منٛز چھےٚ خۄدا صٲبَن واریاہ صلٲحیت دِژمٕژ ییٚمہِ کہِ وجہ سۭتۍ مےٚ پٔتۍمہِ اَکہِ ؤری پٮ۪ٹھ زیادٕ کھۄتہٕ زیادٕ میون یُس اِنٹرٛسٹ اوس یُس میون تَوَجہ اوس سُہ گوٚو سورُے ٹی یَتھ پَرناونَس ہیٚچھناونَس کُن تِکیٛازِ مےٚ چھِ واریاہ زیادٕ شوق پَرناونُک بیٚیہِ ہیٚوچھ مےٚ پٔتۍمہِ اَکہِ ؤری پٮ۪ٹھ یہِ تہِ اَتھ چیٖزَس پٮ۪ٹھ تہِ گٔے مےٚ واریاہ زیادٕ ایٮ۪کٕسپیٖریَنٕس مےٚ دوٚپ اگر ہَسا اَکھ بَچہِ اَکھ بَچہِ کِتھ کٔنۍ کَرون تیار پَرنہٕ خٲطرٕ أکِس بَچَس منٛز کِتھ کٔنۍ بَڑاوو دِلچَسپی پَرنہٕ خٲطرٕ